بہٕ چھُس یَژھان چھُٹی مَناونہِ گژھُن واریاہَن جاین تَتھ منٛز چھُ خاص یِوان جاے یہِ پَہاڑ پَہاڑَن پٮ۪ٹھ ٹریکِنگ کَرٕنۍ یِمن پَہاڑَن منٛز چھُ اَسہِ نَزدیٖک یورٕ اکھ پَہاڑ پیٖر پَنچال رینجَس منٛز یُس کونسر ناگ چھُ یِوان اَتھ کونسر ناگَس منٛز چھُ اور چھُ واریاہ ٹیوٗرِسٹ گژھان سِیاہ گژھان ٹوٗر کرنہِ تہٕ واریاہ لُکھ چھِ گژھان ٹرپ مَناونہِ اور کونسر ناگَس پٮ۪ٹھ اَتھ چھِ یہِ چھُ پٔہٲڑی علاقہٕ یِوان اَتھ چھُ لگ بگ اکھ دۄہ لَگان پَکنَس اَمہِ کِس اور چھُس بہٕ اَمہِ موٗجوٗب یَژھان گژھُن اور چھُس بہٕ اَمہِ موٗجوٗب پرٮ۪فر کران گژھُن تِکیازِ اَتھ چھُ پَکنَس واریاہ زیادٕ مَزٕ لَگان اورُک آبہٕ ہوا چھُ صاف بیٚیہِ چھُ اَتھ اَلگ اور بیوٹی کُلۍ چھِ کُلۍ کٔٹۍ چھِ تہٕ بیٚیہِ چھُ اور ٹریبَل ایریا واریاہ خان چھِ تِمن أسۍ کٲشِر پٲٹھۍ وَنان بَسان تہٕ تِمن نِش چھِ ہیٚکان أسۍ کھیٚتھ چیٚتھ تِمن نِش چھِ آسان یِم نیچُرَل پروڈَکٹٕس چھِ قۄدرٔتی چیٖز چھِ تَتہِ چھِ کۄکر بَنان تیٖر ماز بَنان باقٕے باقٕے چیٖز بَنان تہٕ باقٕے چھُ یُس یُس یہِ ناگ چھُ کونسر ناگ یہِ چھُ أتھۍ بالَس پٮ۪ٹھ یِوان پیٖر پَنچال رینجَس منٛز اَتھ ناگَس أندۍ پٔکۍ یہِ سٲر کرنَس تہِ چھُ واریاہ اَصٕل مَزٕ یِوان تہٕ اَمِچ یہِ خوٗبصوٗرتی تہِ چھِ واریاہ مَشہوٗر اور چھِ واریاہ لکھ گژھان بیٚیہِ چھِ أسۍ یَژھان ٹریپ مَناونہِ گژھُن گژھان یِمن سَمندرَن پٮ۪ٹھ تہِ سَمندرَن پٮ۪ٹھ اوس مےٚ شوق گژھُن مَگر اَسہِ چھُنہٕ ییٚتہِ سَمندر کٕہٕنۍ تہِ یَتھ کٔشیٖر منٛز بیٚیہِ چھِ أسۍ گژھان یِم ہِسٹارِکل پِلیسز چھِ ہِسٹارِکل پِلیسَس منٛز چھِ کَشمیٖرَس منٛز یِوان یِم گاڈٕنۍ چھِ مۄغل گاڈٕنۍ چھِ یا پٔری مَہل چھِ یا یہِ یِم باغ چھِ یِم نِشات چھِ نِشات گاڈٕنۍ چھُ شالِمار باغ چھُ یِم چھِ مۄغلو بَنٲیمٕتۍ تہٕ یِم باغ چھِ واریاہ رٕتۍ اَتہِ چھِ پوش تہِ واریاہ زیادٕ اۭں بیاکھ ایریا چھُ اَسہِ اَونتی پورہ یِوان تَتھ تہِ چھُ سُہ چھُ اکھ ٹیمپٕل اکھ تہٕ تور تہِ چھِ أسۍ یَژھان تَتھ اکھ ہِسٹارِکَل اِمپارٹیٚنٕس سُہ کٔمۍ بَنوو تہٕ تَتہِ کُس اوس کیاہ چھِ اتھ ونان راجا تَتھ ٹایمَس یٔمۍ سُہ بَنو اَوَنتی ورما ٲسۍ تٔمِس کیاہ تام وَنان تہٕ تور تہِ چھِ واریاہ ٹیوٗرِسٹ سِیاہ یِوان تہٕ تَتٮ۪ن تہِ چھِ پارکہِ ۂنۍ اَصٕل پٲٹھۍ مَزٕ چھُ لَگان تتٮ۪ن بیٚہنَس تور تہِ چھِ أسۍ گژھان باقٕے چھِ سرنَگرَس منٛز تہِ ہِسٹارِکَل یِم اۭں جایہِ چھِ جامیہ مَسجِد چھِ یا یہِ شنکر اچاریا چھِ واریاہ واریاہ مُختٔلِف جایہِ چھِ ییٚتہِ تہٕ یِمن جاین تہِ چھِ أسۍ پرٮ۪فر کران گژھُن تہٕ پَنُن یہِ چھُٹی ہُند وقت آسہِ ہولِڈے آسہِ سُہ مَناونُک اَتہِ اَصلی